دٲدِس دَواہ چھُ سٲنِس گامَس مَنٛز چھُ کٲشُر تیٖل چھ وٕشناوان سُے چھِ پَتہٕ مَتھان تہٕ بیٚیہِ چھِ وٕدٕ باقٕے چیٖز زالان تہٕ تِمے تِمے تِمے چھِ پھوٚکھ ووٚکھ دیاناوان باقٕے چیٖز بیٚیہِ چھُ آسان یُس

کانٛہہ آسان سُہ نَفَر یُس ییٚمِس ایٚکس یُس ایٚکسپٲٹ چھ آسان اَتھ مَنٛز یُس پھَش وَش چھِ دِوان تٔمِس نِش چھِ گَژھان تہٕ تمہِ سۭتۍ چھِ اَسہِ یُس یہِ کوٚٹھِس ووٚٹھِس چھ دود آسان تہٕ سُہ چھُ ژَلان